آ یُس یہِ زنٛدگی منٛز کوٚر مےٚ اکھ بوٚڑ بارٕ آٹ یتھ زن أسۍ ونان چھِ بہٕ چھس وَنان تتھ چھِ أسۍ کٲشر پٲٹھۍ ونان سٕژٕ کٲم اۭں انگلِش پٲٹھۍ چھِس ونان ٹیلرنگ کرٕنۍ مطلب کہِ بہٕ ٲسس گۄڈٕ سُہ ہیچھان مےٚ اوس نہِ تگان تتھ مِشیٖنہِ پن تارُن مےٚ اوس نہٕ تتھ تگان پن تارُن تتھ مِشیٖنہِ وارٕ وار ہیٚوٚچھ مےٚ پتہٕ ٲس نہِ مےٚ تگان کٹنٚگ کرٕنۍ سوٹن مےٚ اوس ہوٚل گژھان اکہِ لٹہِ گوٚوُم غلط دۄیہِ لٹہِ گوٚوُم غلط مےٚ ٲس بے عزتی تہِ پٮ۪وان پننِس استاد سٕنٛز دپان اوسُم زِ ژےٚ چھُے نہٕ تگان مےٚ ٲس بے عزتی بیٚوٲری پٮ۪وان مگر مےٚ کوٚر سُہ تہٕ یوٚتَن تام بہٕ برونٛہہ برونٛہہ پکان گٔیس ٲسس بہٕ پتہٕ پنٕنۍ پلو سُوان ماجہِ ہنٛدۍ پلو سُوان یوٚتَن تانۍ مےٚ گر کٮ۪ن ہنٛدۍ پتہٕ لٲگۍ مےٚ کسٹمر رٹٕنۍ کسٹمرن ہٕنٛدۍ پلو یوٚتتھ تانۍ مےٚ از بوٚڑ بار بُٹیٖک کھوٗل مطلب بہٕ چھس از پنٕنۍ کمٲے ہکان آرام سان کٔرِتھ